ہیٚلو اسلام علیکُم آ بِلکُل حظ تۄہہِ کَتہِ حظ اوٚنوٕ نمبر

نمبر چھُنہٕ یِوان کیٚنٛہہ تۄہہِ چھُو ڈِپرٛیشَن بَڈٕ ٹھیٖک ٹھیٖک ٹھیٖک تُہُنٛد تُہُنٛد ناو ہٮ۪کو حظ تُہۍ ؤنِتھ چلو بِلکُل عبدُل عبدُل کٔیوٗم صٲب وُچھِو حظ تُہۍ ؤنۍتَو مےٚ اَکھ چیٖز کَتھ یہِ ڈِپریشَن کَمہِ وقتہٕ چھُو تۄہہِ آسان یا راتَس چھُ تۄہہِ زیادٕ پَہن اَچھا اَکھ تُہۍ چھُوا یہِ ڈِپرٛشَن آسان کینٛژس ٹایمَس یا یہِ چھِ روزان کَنٹِنیٛوَٗسلی اَچھا اَکیلا اَچھا کُنہِ ایٚکٹیٛوٗٹیٖز منٛز تۄہہِ روٗدمُت یعنی لاس آف اِنٹرٛسٹہٕ گوٚمُت کانٛہہ ایٚکٹیٛوِٹیٖز دَپان یہِ گژھی نہٕ پتہٕ کَرنی کیٚنٛہہ کٮُ۪تھ کانٛہہ حِسابہٕ روٗ اَچھا لوٗکن سٍتۍ اَچھا تۅہہِ ما چھُو یہِ اَمہِ سۭتۍ ما چھُو تۄہہِ مطلب

اَچھا اکیلا چھُو تۄہہِ پرٛٮ۪فَر کَران گوٚو مطلب زیادٕ چھِو تُہۍ سونٛچان روزان تہِ تیٚلہِ مےٚ باسان مطلب ییٚلہِ تُہۍ آسان چھُو نا حظ گَرِکٮ۪ن منٛز یا باقین فرینٛڈن منٛز کُنہِ ساتہٕ آسان چھُو تَمہِ ساتہٕ چھُو تُہۍ فیٖل کَران ٹھیٖک اَچھا اَچھا وُچھو حظ اَتھ چھِ کیٚنٛہہ واریاہ چھِ مطلب ڈِس آرڈٲرٕس آسان مطلب یِم سایکالجِکَل سایکالجِسٹو کٔڈۍمٕتۍ چھِ واریاہ ڈِس آرڈٲرٕس اَکھ چھِ کٕلیٖنِکَل ڈِپرٛیشَن یَتھ وَنان چھِ أسۍ اَمہِ سۭتۍ چھِ عبدالکریم صٲب اَمہِ سۭتۍ چھِ موٗڈ روزان آف حظ یانے کُنہِ چیٖزَس منٛز چھُنہٕ دِل لَگان کِہیٖنۍ بیٛاکھ چھِ اینزایٹی ڈِس آرڈَر چھِ بیٛاکھ یَتھ منٛز خوف کُنہِ چیٖزُک کَرنُک چھُ آسان فیل چھُ آسان چھُنہٕ حظ یانے بیٛاکھ یہِ چھُنہٕ مطلب اَتہِ چھِ کھۄژان روزان ہُہ گژھِ نہٕ میٛانہِ زِنٛدگی منٛز دَخٕل اَنٛدٲزی اگر یِم کٔر مےٚ چھِ کھَسان کیٚنٛہہ غۅصہٕ چھِ کھَسان شَرارَت کھَسان یا ڈَر چھُ مےٚ روزان یہِ گوٚو بیٛاکھ بیٛاکھ گوٚو اَچانٛک موٗڈ گژھُن سُہ چھُنہٕ حظ چینٛج گژھان موٗڈ اَچانٛک تَتھ چھِ سانہِ زَبٲنۍ منٛز أتھۍ چھِ وَنان باے پولَر ڈِفالٹ اگر ژےٚ یہِ چھِی روزِ یہِ ژٕ یہِ سٲنِس کٕلیٖنِکَس پٮ۪ٹھ کہِ بِلکُل صُبحس حظ أسۍ چھِ تٔتی حظ ژٕ وَن تہٕ حظ مےٚ ژٕ کَتہِ حظ چھُکھ روزان ژٕ چھُکھٕ سوپ سوپور تہِ چھِ سون برٛانٛچ حظ سرینگرٕ تہِ چھِ سون برٛانٛچ حظ بِلکُل باراہمولا چھِ سٲنۍ برٛانٛچ حظ اِوٕن کہِ کۄپوورا چھِ سٲنۍ برٛانٛچ حظ ژٕ وَن حظ ژےٚ کوٚت گژھی سخ ژٕ گژھٕکھا سوپورے تیٚلہِ چھُو اَکھ دۄہا تھوڑا پرٛارُن صُبَحس کیٛاہ وار حظ چھِ بودٕ وار چھُنہٕ حظ ٹھیٖک تۄہہِ چھُو تھٲرٕس ڈے حظ اَسہِ نِش تھٲرٕس ڈے مطلب حظ گوٚو مطلب برٛٮ۪سوار حظ چھَو تۄہہِ اَسہِ نِش یُن تُہۍ ہیٚکِو مطلب آن لایِن تہِ فی حظ کٔرِتھ یہِ تہٕ آف لایِن تہِ اگر یِیِو تَتہِ آسوٕ تۄہہِ سون حظ یہِ تُہۍ کٔرِو تٔمِس سۭتۍ رٲبطہٕ تُہۍ رٔٹِو فی وغیرہ رَٹٮ۪و سۅ تہٕ سُہ دِیو تُہۍ پَتہٕ اَصٕل پٲٹھۍ سون یہِ ایٚڈرَس وغیرہ أسۍ چھِ دوٚیمہِ مٔنزِل پٮ۪ٹھ حظ وُچھان چھِ حظ ٹھیٖک تہٕ تۄہہِ چھُو باے پولر ڈِس آرڈَر اِنشاء اللہ یہِ چھِنہٕ مَسلہٕ چھُ حظ ٹھیٖک اَتھ کَرٕ بہٕ کَوسِلِنٛگ اَتھ کَرٕ بہٕ کَوسِلِنٛگ پانَے مےٚ ہےٚ ٹٮ۪نشن

وعلیکُم سلا